یِتھ کَنَتھ زِ فیورِٹ بُک یا موٗوی ٹی موٗوی یا ٹی وی اگر أسۍ وٕچھون تہٕ مےٚ چھِ نہٕ خاص اوٚکُن ییٖژاہ دِلچَسپی کِہیٖنۍ بہٕ چھَس نہٕ خاص موبایلہٕ سۭتۍ ٹی وی یا کانٛہہ تہِ شو اگر آسہِ بہٕ چھَس نہٕ یِمَن سۭتۍ خاص دِلچَسپی تھاوان کِہیٖنۍ کیازکہِ مےٚ چھُ وٕنکیٚنَس اَکھ پَرنُک ماحول پَننِس منٛز اَکھ أنٛدرٕ سُہ پٲدٕ کوٚرمُت ییٚمہِ وجہ سۭتۍ چھُ نہٕ مےٚ کاہٕنۍ تہِ یِمَن چیٖزَن منٛز اِنٹرَسٹ تہٕ اگر أسۍ وٕچھو کِتابَن ہُنٛد تہٕ کِتاب چھِ مےٚ واریاہ زیادٕ پَسنٛد تہٕ یِمو منٛز چھِ مےٚ اَکھ کِتاب یُس مے سُہ مطلب واریاہ زیادٕ پَسَنٛد چھِ سُہ چھِ پیٖرِ کامِل یُس عُمیرا احمَدَن چھِ لیٚچھمٕژ یہِ چھِ پاکِستانٕچ آتھَر تہٕ اَتھ منٛز چھِ یِوان یِتھ کٔنۍ وَننہٕ مطلب اَکھ لۄکُٹ مۄکُٹ ڈِسکرِپشَن وَنہٕ بہٕ یِتھ کَنَتھ چھِ ایِوان وَننہٕ زِ حضرتِ محمد صلی اللہ علیہِ وَسَلَم سٕنٛدۍ طور طریٖقو سۭتۍ کِتھ کَنَتھ چھِ سُہ پَننِس خۄدایَس سۭتۍ مطلب محبت مطلب بیٚیہِ پَناہ مُحبت تھاوان ییٚمہِ ییٚمہِ وجہ سۭتۍ اَسہِ تہِ چھِ فِکرِ تَران کہِ اَسہِ کِتھ کَنَتھ گَژھو پَننِس خُدا صٲبَس سۭتۍ ماے مُحبت تھاوٕنۍ امہِ علاوٕ تہِ چھِ مےٚ واریاہ زیادٕ بُک پَسنٛد تہٕ تِمو منٛز چھِ اَکھ کایٹ رَنَر یُس خالِد حُسینِیِن چھِ لیٚچھمٕژ تہٕ بیاکھ چھِ اِتھَے کَنیٚتھ چھِ مےٚ واریاہ زیادٕ کِتاب یِم مےٚ واریاہ زیادٕ پَسنٛد چھِ اِتھَے کَنیٚتھ چھِ پرٛایڈ اینٛڈ پرٛیٚجُڈایِس واریاہ کِتاب چھِ بہٕ ہیٚکہٕ نہٕ تِمَن ہُنٛد ناو تہِ وَنۍ وٕنکیٚنَس ؤنِتھ کِہیٖنۍ لیکِن چھُ واریاہ زیادٕ مےٚ پَسنٛد تہٕ کایٹ رَنَر یہِ چھِ مےٚ واریاہ زیادٕ پَسنٛد بیٚیہِ پیٖرِ کامِل